اسلام علیکُم وعلیکُم اسلام تُہۍ چھُوا حظ ٹھیٖک الحمدُاللہ ٹھیٖک تُہی چھُوا ٹھیٖک آ شُکُر رۄبَس کُن صُبحو پیٚٹھٕ حظ باسے مےٚ فَرق واریاہ تہٕ رات کہِ کھۄتہٕ چھِ مےٚ واریاہ فرق باسان وُنکیٚن مےٚ مےٚ حظ ٲس یِہےَ ٲس نا مےٚ یِمن پین آسان زَنٛگَن وَنٛگَن رات گٔے مےٚ سۅ اچانٛک مےٚ یہِ پین واریاہ زیادٕ تہٕ پَتہٕ ٲسۍ ییٚتی ہاسپِٹل ایٚڈمِٹ تہٕ وُنکیٚن حظ چھُ مےٚ شُکُر رۄبَس کُن وُنکیٚن چھُ مےٚ واریاہ فرق باسان

ٲں اہن حظ ٲں اِنٛجَکشَن اَکھ چھُ مےٚ روٗدمُت کَرنے تہٕ یہِ باقٕے یُس میٚڈِسَن ویٚڈِسَن اوس سُہ نِیٛاے مےٚ آ میٚڈِسَن نیٛوٗ مےٚ سورُے یُس تہِ مےٚ دَوا اوس نا کھیٚون سُہ کھیٚوو مےٚ بیٚیہِ اوس یُس یہِ دَوا بوتَل تھَو ڈاکٹٕرَن تہٕ یہِ ٲس اَکی لَٹہِ چیٚنۍ یہِ چِیاے مےٚ بیٚیہِ یِم فٔلۍ ٲسۍ کھیٚنۍ صُبحس اَکہِ لَٹہِ ٲدۍ چاے پیٚٹھ اَکہِ لَٹہِ ٲں تہٕ وۅنۍ اوس اِنٛجیٚکشَن اَکھ حظ اوس کَرُن میٚم یہِ تُہی ہیٚکوا وُنکیٚن کٔرِتھ تُہی یہِ چھُ مےٚ وُنکیٚنٕے کَرُن تہٕ تُہی کٔرۍزیٚو مےٚ یہِ وُنۍ تہٕ ٲں نا حظ نہ نا نا ڈرٕپ ووٕپ اوس نہٕ لاگُن کِہیٖنٛۍ تہٕ ہُتھٕ پٲٹھۍ بَس یِہَے اِنٛجَیٚکشَن چھُ کَرُن ڈاکٹرن وَنیٛوے یِہَے اَکھ اِنٛجَیٚکشَن چھُ کَرُن تہٕ بَس ٲں اہن حظ ٲں ٲں مےٚ حظ چھُو سۭتۍ تہٕ مگر میٚم تُہی ؤنۍتَو مےٚ حظ گٔیاو یہِ ڈاکٹر صٲبَس مٔشتھٕے پرٕٛژُھن تُہی ؤنۍتَو مےٚ یہِ پرہیز وَرہیز چھِ کَتھ کَتھ چھُ مےٚ مطلب پین چھِ مےٚ گَژھان مےٚ شاید یِمو وَنیٛوے یوٗریٖن یوٗریٖن اِنفیٚکشَن تہِ اوس مےٚ تہٕ یِمو وَنیٛوے یہِ تَتھ کیٛاہ پرہیز پرہیز کَتھ کَتھ چھُ مےٚ کہِ کَتھ کَتھ چیٖزَس آسہِ مےٚ پَرہیز کَرُن تہٕ بہٕ ٲسہٕ ٲسٕس بہٕ یژھان سورُے کیٚنٛہہ کھیٚوان مےٚ ٲس نہٕ پَتہٕے یِتھٕ پٲٹھۍ یہِ چھُ اِنفیٚکشَن وۅنۍ کَرے ٹیٚسٹہٕ ٲں تَتھ پیٚٹھ درٛایاو تھوڑا اِنفیٚکشَن یوٗریٖن اَمہِ سۭتۍ تہِ ٲس مےٚ تہِ تھوڑا یٔڈ ؤڈ دَگ تہٕ بیٚیہِ ٲس مےٚ یِتھٕ پٲٹھۍ زَنٛگَن وَنٛگَن پین سۅ ٲس مےٚ برٛونٛٹھٕ پیٚٹھٕے مگر راتھ یۄس یہِ یہِ گٔییہِ مےٚ اچانٛک یہِ پین یہِ چھےٚ مےٚاَمے سۭتۍ یوٗریٖن اِنفیٚکشَن سۭتٕے گٲمٕژ تہٕ وۅنۍ ؤنۍتَو تُہی مےٚ پرہیز وَرہیز کَتھ کَرٕ بہٕ آ ٹھیٖک اچھا ٹھیٖک حظ چھُ میٚم آ ٹھیٖک حظ چھُ بہٕ حظ چھَس ترٛیش چھَس بہٕ ویسے تہِ چیٚوان تہٕ مگر یہِ چھُ گَژھان کُنہِ ساتہٕ کُنہِ وِزِ بیٚیہِ یہِ تہٕ مگر الحمدُاللہ مےٚ حظ چھِ تیٚلہِ تہِ واریاہ فَرق رات کہِ کھۄتہٕ ٲں ٹھیٖک ٹھیٖک ٹھیٖک حظ چھُ بہٕ حظ چھَس ویسے تہِ کٲم کَران واریاہ گَرِ تہٕ مگر یہِ تاپھ واپھ چھُ مےٚ لَگَان ٹھیٖک ٹھاک البَتہٕ یہِ ایٚکزَرسایِز یِتھٕ پٲٹھۍ چھَس نہٕ بہٕ اَلگ پٲٹھۍ ایٚکزَرسایِز کران اَمہِ خٲطرٕ کِہیٖنٛۍ چلو ٹھیٖک حظ چھُ وۅنۍ آسہٕ بہٕ کوٗشِش کَران وۅنۍ آسو ایٚکزرسایِِز تہِ کَران

چلو ٹھیٖک حظ چھُ ٹھیٖک چھُ ادٕ حظ چَلو چَلو بِہِو رۄبَس حوالہٕ اَدٕ حظ ادٕ کیٛاہ اسلام علیکُم